سٲنِس گامَس چھُ ناو کُٹھپوٗر ییٚتہِ چھِ تَقریٖبَن دہ پَنداہ دُکان دار یہِ چھِ واریاہ زیادٕ بوٚڑ گام یہِ چھُ ییٚتہِ چھِ واریاہ دُکان دار تِمَن دُکان دارَن نِش چھُ تَقریٖبَن ہَر کانہہ چیٖز تِکیازِ یہِ چھُ تَقریٖبَن مےٚ باسان یِمَن پانٛژھ شیٚے گام چھِ اَسہِ یَتھ نزدیٖک تِمَن منٛز چھُ سون گام زیادٕے پَہم اَتھ منٛز یِوان مَشہوٗر کہِ اَتہِ چھِ بَنان فَلٲنۍ جایہِ چھِ بَنان سٲلِم چیٖز ماگَم چھُ اَسہِ واریاہ زیادٕ نَزدیٖک تَٮقریٖبَن چھُ اَسہِ تور چھُنہٕ اَسہِ پٮ۪وان تیوٗتاہ گژھُن کِہیٖنۍ نہٕ پَلو وَلو چھِ اَسہِ پٮ۪وان بازر گژھُن ہور ماگم واگم تَمہِ بغٲے چھُ اَسہِ تَقریٖبَن خۄدایَس کُن شُکُر ییٚتہِ تَٮقریٖبَن ہَر کانہہ چیٖز ہَر کانہہ چیٖز مِلان یِم نہٕ باقین گامَن منٛز چھِ آسان دُکانن پٮ۪ٹھ لوکَل دُکانَن پٮ۪ٹھ موٗجوٗد کِہیٖنۍ نہٕ اَسہِ چھِ ییٚتہِ تَقریٖبَن دُکان دار دہ پَنداہ یِمَو منٛز زٕ ترے چھِ تِمہٕ یِمَن نِش تُہۍ دۄد چھِ آسان اٮ۪وٮ۪لِبٔل بِسکٹ چھِ آسان سَموسہٕ چھِ آسان برٮ۪ڈ چھِ آسان یا خاندر آیٹَم یِم آسان چھِ خاندر آیٹَم تَتھ منٛز ڈِسپوز چھِ آسان پولتھیٖن چھِ آسان بیگ چھِ آسان جوٗس چھِ آسان یہِ تہِ تۄہہِ ضوٚرتھ چھُ تَقریٖبَن چھُ سٲنِس گامَس منٛز ہَر کانہہ چیٖز مِلان تہٕ تَمہِ سۭتۍ چھُ اَسہِ واریاہ زیادٕ مدد مِلان اَسہِ چھُنہٕ پٮ۪وان زیادٕ اورٕ یور نیرُن کِہیٖنۍ نہٕ بہٕ چھَس پانہٕ تہِ دُکانَس پٮ۪ٹھ ہٮ۪کان گٔژِتھ اَسہِ چھُ ییٚکیاہ ہَمساے ییٚتٮ۪س دُکان دار أسۍ چھِ تٔمِس نِش چھِ أسۍ ژوٚٹ اَنان بِسکِٹ اَنان ٹھوٗل چھِ آسان تِمَن نِش واریاہ زیادٕ واریاہ زیادٕ مدد چھُ اَسہِ تَمہِ سۭتۍ مِلان تہٕ تِکیازِ یہِ چھُ گام تہِ واریاہ زیادٕ بوٚڑ ژوٚٹ چھِ أسۍ ہَر کانہہ یہِ قسٕم مِلان ییٚتہِ چاہے سُہ تولہٕ ژوٚٹ چھِ آسان برٮ۪ڈ چھِ آسان یا بِسکِٹ چھُ آسان مُٹھی چھِ آسان سُہ تہِ چھُ حظ تیٖل آسٮ۪س اَنُن مَسالہٕ آسَن اَنٕنۍ ہَر کانہہ آیٹَم چھُ اَسہِ یِمَن دُکان دارَن نِش مِلان باقٕے یِم لوکَل أندۍ أندۍ اَسہِ گام زٕ ترےٚ چھِ تِم چھِ تَقریٖبَن پرٮ۪فر ران زیادٕ سٲنسی گامَس منٛز یُن تِکیازِ تِمَن چھ ماگَم لگان سَہَل تورٕ چھَکھ کِرایہِ لَگان یورٕ چھِ تِم پایدٔلۍ ہٮ۪کان یَتھ تہٕ تِم چھِ ہٮ۪کان پَنٕنۍ کٲم آرام سان یہِ تہِ تِمَن ضوٚرتھ آسہِ تہِ چھِ تِم نِوان اَسہِ اوس گرِ مَکانَس چَلان کٲم اَسہِ اوٚن تَقریٖبَن سیٖمَٹھ تہِ اوٚن اَسہِ ییٚتی دُکان دارَن نِش دۄد چھُ آسان یا پٮ۪ٹرول خاص کر گاڈٮ۪ن خٲطرٕ چھُ آسان تَتھ چھِ گژھان واریاہ زیادٕ پروبلِم تہٕ سُہ چھُ اَسہِ ییٚتہِ بَنان ڈِزل چھُ اَسہِ ییٚتہِ بَنان یِمہٕ اَیِس کریٖم یِم چھِ اَسہِ پٮ۪وان اَسہِ چھُنہٕ پٮ۪وان زیادٕ اورٕ یور گژھُن کِہیٖنۍ نہٕ ماز چھُ آسان تِمَن کۄکَر چھُ آسان تِمَن مطلب تَقریٖبَن خۄدایَس کُن شُکُر واریاہ واریاہ ہٮ۪لٔپ چھُ اَسہِ تُہُند نِش مِلان تہٕ اَسہِ چھِ زیادٕ گرِ تَقریٖبَن اَنان نَقدٕسٕے سودا آز چھِ أسۍ تھوڑا تھوڑا اَنان ہُتھ کٔنۍ مطلب پاپہٕ چھُ دَپان یہِ چھُ بِزنِسَس خٲطرٕ واریاہ اَصٕل روزان اَگر تُہۍ گۄڈٕ چھِو اَنان پَتہٕ چھِو تُہۍ آفٹر مَنتھ یا وَٹ ایور تُہۍ ٹایم چھِو تھاوان تَمہِ پَتہٕ کران پے مَگر زیادٕ تَر أسۍ چھِ نوٗکلِیر فیملی أسۍ چھِ پاپہٕ چھُ کران زیادٕ پَہَم پرٮ۪فر دَپان زِندگی پٮ۪ٹھ چھُنہٕ بَروسہٕ آسان کیٚنہہ أسۍ چھِ کران زیادٕ پرٮ۪فر تَقریٖبَن نَقدَسٕے سودا اَنٕنَس تہٕ بہٕ تہِ چھَس اَنان پانہٕ نَقدسٕے زیادٕ سودا تِکیازِ پاپہٕ چھُ دَپان زِندگی پٮ۪ٹھ چھُنہٕ بروسہٕ کِہیٖنۍ نہ پتہٕ کیاہ پَتہٕ کیاہ روزِ وۄنۍ اَگر اَنان چھِ کُنہِ ساتہٕ یِتھے کٔنیتھ سُہ چھُ اَسہِ پَتہٕ تَمہِ پَتہٕ دِوان تٔمِس بیٚیہِ اوسُس تھاوان پَتہٕ چھِس تَمہِ دۄہ دِوان تہٕ سُہ چھُ تھاوان سُہ کاپی پٮ۪ٹھ لیٖکھِتھ أسۍ چھِ گرِ تہِ تھاوان لیٖکھِتھ تہٕ مےٚ چھِ بٲے زٕ تِم چھِ تھاوان لیٖکھِتھ کیاہ کیاہ اوٚن اَسہِ وۄزُم تہٕ سُہ چھُ اَنان أسۍ پَتہٕ چھِ أمِس ییٚمہِ ساتہٕ اَسہِ بٲیِس پے وے چھُ تران أسۍ چھِ تَمہِ ساتہٕ سُہ نَکھٕ والان تہٕ زیادٕ تر چھِ سٲنۍ کوٗشِش روزان أسۍ اَنو نَقدَسٕے تِکیازِ تِمَن تہِ چھُ گرٕ آسان چَلاوُن تہٕ گرِکۍ تہِ چھِ وَنان حظ زیادٕ پَہمم گژھِ نَقدَس اَنُن تِکیازِ یہِ چھِ تیٚہندِ خٲطرٕ تہِ بہتر روزان تۄہہِ چھُو نہٕ زیادٕ لوڈ روزان پَتہٕ کِہیٖنۍ نہٕ تہٕ واریاہ زیادٕ چھِ أسۍ شُکُر گُزار پَنٕنِس گامَس منٛز چھِ اَسہِ ییٖتای چیٖز ییٖتیاہ اٮ۪وٮ۪لیبٔل مطلب ییٖتیاہ مطلب ہَر کانہہ آیٹم تقریٖبَن نَمَتھ پٔرسَنٹ نَمنَمَتھ پٔرسَنٹ چھُ اَسہِ ییٚتہِ چیٖز اَسان اٮ۪وٮ۪لیبٔل سُہ بِسکِٹ آسہِ نہٕ ماگمَس منٛز تہِ اٮ۪ویلیبٔل یُس سٲنِس گامَس منٛز چھُ آسان تہٕ تُہۍ ہیٚکِو وٕچھِتھ تہِ أندۍ پٔکۍ مطلب واریاہ ز واریاہ زیادٕ چھِ أسۍ یِمَن دُکان دارُن ہُند شُکُر گُزار تہٕ سَموسہٕ چھِ اَسہِ تقریٖبَن یِمَن پانژَن شیٚن گامَن منٛز کُنی جایہِ مِلان ماگمہٕ وَغٲر مَگر سٲنِس گامَس منٛز ٲسۍ آسان سَمَوسہٕ آسان تِلہٕ مۄنجہِ چھِ أسۍ سٲنِس گامَس منٛز یِم دُکان دار بَناوان یا سٔکوٗل چھِ اسہِ زٕ ژور کاپی پٮ۪ن چاٹ پیپَر چھِ آسان بَچن خٲطرٕ یا بدل کانہہ چیٖز چھِ آسان سٔٹوٗڈَنٹَن خٲطرٕ سوکٔس چھِ آسان یِمَن خٲطرٕ تہٕ سٲلِم چیٖز چھِ آسان تِمَن تہِ چھےٚ نہٕ سَختی یِوان کِہیٖنۍ نہٕ تِم تہِ چھِ سٲلِم چیٖز ہٮ۪کان اَتہِ مطلب پانَس خٲطرٕ ژھٲنڈِتھ یُس واریاہ زیادٕ بہتر چھُ سانہِ خٲطرٕ